یِم زَن تہٕ ڈِجِٹَل پیمٮ۪نٛٹ اٮ۪پلِکیشَن وٕنۍنکٮ۪س أسۍ یہِ استعمال کَران چھِ پنٛنٮ۪ن فونَن منٛز آن لایِن چھِ أسۍ کران پونٛسہٕ پے باقیَن مِثال فون پے چھِ أسۍ کَران استعمال اٮ۪م پے چھِ کَران أسۍ استعمال گوٗگٕل پے چھِ أسۍ استعمال کران تِم چھِ سَہل اِستعمال کَرٕنۍ کیٛازکہِ أکِس اِنسانَس چھُ یِمو سۭتۍ واریاہ آسٲیِش مِلان یہِ چھِ گَرِ بِہتھٕے ٹرٛانزٮ۪کشَن ہٮ۪کان کٔرِتھ کٲنٛسہِ تہِ اَگر أمِس کَرٕنۍ آسہِ یہِ چھُ پنٛنہِ لۄکُٹ فون کَڑان چنٛدٕ منٛز نٮ۪بَر یہِ چھِ أمِس کَران یِم پونٛسہٕ ٹرٛانَسفَر مگر اگر زَنتہِ أسۍ نظر ترٛاوو یہِ چھُنہٕ اَکھ سیف موڈ کِہیٖنۍ کیٛازِکہِ ہیکٲرٕس یِم زَنتہِ آسان چھِ تِم چھِ کُنہِ تہِ ساتہٕ أمۍ سٕنٛز آن لایِن ڈِٹیل نِوان ہیک کٔرِتھ تہٕ کَڑان چھِ أمۍ سٕنٛدِ اٮ۪کاوُنٛٹ منٛز پونٛسہٕ ژھٕنان چھِ أمِس خٲلۍ کٔرِتھ مگر اگر زَنتہِ اِنسان اَپڈیٹٕڈ روزِ تیٚلہِ ہٮ۪کہِ نہٕ أمِس کٕہۭنۍ تہِ پوٗرِتھ تیٚلہِ ہٮ۪کہِ نہٕ أمِس کٕہۭنۍ تہِ اٮ۪کاوُنٛٹ منٛز پونٛسہٕ نٮ۪بر کٔڑِتھ ییٖتِس کالَس نہٕ یہِ پَنٕنۍ اِنفارمیشَن شِیَر بیٚیہِ کُنہِ اٮ۪پلِکیشنہِ پٮ۪ٹھ کَرِ یا بیٚیہِ کٲنٛسہِ اِنسانَس سۭتۍ کَرِ تیُت کال چھِ یہِ سیٚکیور آسان ییٚمہِ ساتہٕ زَن تہِ یِہوٚے پَنٕنۍ اِنفارمیشَن چھِ یہِ نَریٹ کَران باقِیَن سۭتۍ یا ڈِسکٕلوز کَران چھِ أمۍ سُنٛد یُس زَن تہِ اٮ۪کاوُنٛٹ چھُ آسان سُہ چھُنہٕ سیٚکیور روزان کِہیٖنۍ سُہ چھُ اَنسیف روزان اِسلیے چھِ اِنسان اَمہِ خٲطرٕ پان پنٛنہِ پان ذِمہٕ دار اَدَروایِز چھے یِم اٮ۪پلِکیشَن واریاہ اَصٕل اِنسانَس خٲطرٕ اَمہِ سۭتۍ چھِ أمِس ٹایم بَچان اَمہِ سۭتۍ چھِ أمِس وقت بَچان اَمہِ سۭتۍ چھِ أمِس سورُے کیٚنٛہہ بَچان تہٕ یہِ چھِ آرام سان ہٮ۪کان پنٛنہِ فونہٕ پٮ۪ٹھَے بینٛکِنٛگ سِسٹَم چَلٲیِتھ